سٲنِس گامَس منٛز ہَسا چھُ واریاہ لون کوٚڑمُت یہِ ہَسا چھُ اکھ کامَن چیٖز بنیومُت یہِ لون کَڑُن یہِ تہِ چھُ سُہ اَڑؠن خٲطرٕ ضٔروٗری کَڑُن تِکیازِ ضٔروٗرتھ چھِ آز واریاہ آسَن پونٛسَن ہٕنٛز تَمہِ وَرٲے تہِ چَلہِ نہٕ کینٛہہ اَمہِ وَنۍ مٔزیٖد چھُ اَسہِ وَنۍ امیُک اِفیکٹٕز آنُن نۄقصانات کیاہ چھُ اَمیُک اَمیُک نۄقصانات چھُ یہِ زِ اگر نہٕ وقتس پؠٹھ قصتٕے یہِ بَرنہٕ اَتہِ ہَسا چھُ اِنٹرَسٹ کھَسان اِنٹرسٹُک اَثَر کیاہ چھُ پیٚوان اگر نہٕ سُہ بِچارٕ غریٖب اَکھ غریٖب اگر لون کٔڑِ اَگَر نہٕ سُہ ٹایمَس پؠٹھ قصتہٕ بَرِ تٔمِس ہَسا کَرؠن کٲم تٔمِس چھِ پرٛاپرٹی سیٖز گَژھان